بہٕ ہسا ونہو تۄہہِ پنٕنٮ۪ن پانٛژن ڈیٹن مُتعلِق یِم مےٚ یاد چھِ زٕ ساس دَہَس منٛز کوٚرُکھ مےٚ بٲیِس خانٛدَر زٕ ساس پَنٛداہَس منٛز کوٚر مےٚ دِلہِ سٲر زٕ ساس وُہَس منٛز اوس مےٚ پَتہٕ بیٚنہِ خانٛدَر زٕ ساس اَکوُہَس منٛز ٲسٕس بہٕ ایٹتھٕ کٕلاسَس پَران تہٕ زٕ ساس ترٛۆوُہَس منٛز کوٚر مےٚ ٹٮ۪نتھ